اَسَلام علیکُم اَسہِ حظ اوس یہِ تُہۍ چھِوٕ یہِ رِہانا تُہۍ چھُو گاندربل روزان خیریتٕے اوسُم تہٕ اَسہِ اوس اکھ یہِ لۄکُٹ اِوٮ۪نٛٹ کوٚرمُت آرگٕنایِز تہٕ اَسہِ اوس کہوٕ ضوٚرت تُہۍ ہیٚکوٕ مےٚ ؤنِتھ کیٛاہ اَتھ آز کیٛاہ یہِ چھِ ریٹا ویٹا گَژھان اَتھ اَسہِ حظ چھُ تھاوُن تُہۍ تھٲیزیو اَسہِ وُہمِس پٮ۪ٹھ وُہ سٮ۪پٹمبر اَہن حظ

اَچھا ناو بوٗزُم تہٕ تَوَے کوٚروٕ مےٚ تۄہی فون تہٕ اَچھا ٹھیٖک مےٚ بوٗز نیٚبرٕ کَنی دیُتنم ییٚمۍ ہمساین دیُتنم یِتھ پٲٹھۍ اٮ۪ڈرس دوٚپُن یِتھ پٲٹھۍ چھُ یہِ اصٕل بناوان تہِ أمِس چھُ آسان مُشُک وُشک اصٕل ویسے تُہۍ ترٛوان کیٛاہ چھُو اَتھ کہوس منٛز تُہۍ ہیٚکوٕ ؤنِتھ اَسہِ اَچھا ٹھیٖک یِم مےٚ ہسا لگ بگ چھِ مےٚ ضوٚرتھ زٕ سماوار ہٮ۪کنہٕ تیار گٔژھِتھ اَچھا وٕنۍ ریٹ کٔرۍزیو تُہۍ نرمٕے تہٕ اِنشاء اللہ آسہِ رُتٕے پتہٕ ٹھیٖک چھا أسۍ تہِ وٕچھو اَسہِ تام تہِ کیٛاہ آسہِ اَچھا ٹھیٖک ادٕ حظ بہٕ حظ کرو تۄہہِ تیٚلہِ فون یا کَرو بہٕ اٮ۪س اٮ۪م اٮ۪س تہٕ تَمہِ حِساب تھٲیزیو تیٚلہِ توتہِ یتھ دٮ۪ماغسٕے منٛز تہٕ وُہمِس وُہمِس وُہمِس پٮ۪ٹھ تھٲیزیو تُہۍ تیار ٹھیٖک چھا اَدٕ کیٛاہ ٹھیٖک چھُ اَدٕ حظ بِہِو حظ رۄبس حوال تیٚلہِ